ییٚلہِ ہَسا أکِس اِنسانس آسہِ شوق اَکھ نوٚو بِزنیٚس کھُلاونُک تٔمیٛک مطلب گوٚو نہٕ یہِ کہِ أکِس اِنسانس گَژھَن گۄڈٕ آسٕنۍ وارِیاہ زیادٕ پونٛسہٕ ادٕ ہیٚکہِ سُہ اَکھ بِزنیٚس کھُلٲیِتھ یہِ چھُ آسان اَکھ ہُنر یُس أکِس اِنسانس آسہِ بِزنیٚس کھُلاونہٕ باپتھ گَژھہِ أکِس اِنسانس آسُن تٔمیٛک پورٕ راے تہٕ تٔمیٛک پورٕ جانکٲری اِنسانس گَژھہِ پتہ آسٕنۍ اگر أسۍ فار ایٚگزامپٕل وَنو اسہِ آسہِ کانٛہہ بِزنیٚس ترٛاونُک شوق تہٕ اسہِ آسَن نہٕ پونٛسہٕ وونٛسہٕ کیٚنٛہہ اَمہِ خٲطرٕ ہَسا أسۍ کَرو کٲم اگر اسہِ اَکھ رۄپٔے آسہِ أسۍ ہیٚکو تتھ پٮ۪ٹھ پنُن بِزنیٚس سِٹارٹ کٔرِتھ آز کل چھِ وَنان سٲری اسہِ گَژھہِ آسُن گورمیٚنٛٹہٕ نوکری مگر دۄہ کھۄتہٕ دۄہ دورس منٛز چھِ زیادٕ کھۄتہٕ زیادٕ بے روزگٲری بڑھان ییٚمہِ سۭتۍ ہَسا نوکری مِلٕنۍ چھِ وارِیاہ زیادٕ مشکِل بنیٲمٕژ ۄۄنۍ چھِ دۄہ کھۄتہٕ دۄہ پٔرمٕتۍ لِیٚکھمٕتۍ وارِیاہ آسان اَڈیٚو چھُ آسان پی ایٚچ ڈی کوٚرمُت اَڈیٚو چھِ آسان کٔرمٔژ بجہِ بجہِ ڈگری تہٕ مگر تِم بِچٲرۍ چھِ آسان بیٚکار تِم چھِ آسان روزگار رُستٕے تہٕ وَ ما وۄنۍ چھِ آسان پرٛیٚتھ کٲنٛسہِ أکِس گَھرٕ چَلاونہٕ باپتھ کیٚنٛہہ نَتہٕ کیٚنٛہہ روزگار ضُروٗری تہٕ یہِ بے روزگاری مِٹاونہٕ خٲطرٕ ہَسا چھِ کانٛہہ وۄنۍ کَران بِزنیٚس بِزنیٚسَس خٲطرٕ گَژھہِ اَکھ تیٛوتھ سیٚٹ اَپ آسُن یُس ہَسا باقین کَرِ ماٹِویٹ اَتھ منٛز رلنہٕ باپتھ اگر أسۍ وَنو اگر اسہِ شوق آسہِ اَکھ بِزنیٚس کَرُن أسۍ ہیٚکو أکِس لکٹِس پیٖنٛتِس پٮ۪ٹھن سِٹارٹ کٔرِتھ تہٕ أسۍ ہیٚکو تتھ بِزنیٚسَس منٛز وارِیاہ زیادٕ برٛونٛٹھ پٔکِتھ اگر أسۍ گۄڈٕ بِزنیٚسس منٛز یورٕ پونٛسہٕ دِموٕے یوت یعنی کہِ یَتھ انٛگریٖزۍ پٲٹھۍ چھِ وَنان اِنویٚسٹٔے یوت کَرو پتہٕ چھُ دۄہ کھۄتہٕ دۄہ سُہ تیٛوٗتاہ بوٚڑ بَڑھان ییٚمہِ سۭتۍ ہَسا ٲسۍ بوٚڑ بارٕ بِزنیٚسمین چھِ ہیٚکان بٔنِتھ گوٚو بِزنیٚسَس منٛز ہَسا گَژھہِ آسُن اِنسانس گَژھہِ آسُن ماینٛڈُک سیٚٹ اَپ کہِ مےٚ کیٛاہ چھُ کَرُن تہٕ تمہِ سۭتۍ ہَسا چھُ ہیٚکان اَکھ بِزنیٚسمین وارِیاہ زیادٕ ترقی کٔرِتھ بِزنیٚسَس خٲطرٕ چھِنہٕ صِرف پونٛسہٕ تہِ آسان ضُروٗری کیٚنٛہہ اَتھ خٲطرٕ چھِ آسان اَکھ پٕلانِنٛگ ضروٗرت یۄس ہَسا بِزنیٚسَس چھِ پتہٕ وارِیاہ برٛۄنٛہہ پکناونَس منٛز مدد کران اگر ہَسا کٲنٛسہِ اِنسانس بِزنیٚسُک چھُ آسان وارِیاہ شوق مگر سُہ چھُ وَنان کہِ بہٕ سا کرنہٕ بزِنیٚس کیٚنٛہہ تِکیٛازِ بہٕ ہسا چھُس خٲلۍ مگر اَگر أکِس اِنسانس شوق آسہِ سُہ ہیٚکہِ کٔرِتھ سُہ اَگر ٲں یہِ آسہِ مطلب زٔمیٖنس پٮ۪ٹھ آسہِ سُہ ہیٚکہِ تَتہِ پٮ۪ٹھ تہِ سوٗرس تہِ بنٲیِتھ سۄن گوٚو یہِ سا گَژھہِ أکِس اِنسانس شوق آسُن سُہ ہسا بنایہِ سوٗرس تہِ سۄن أمیٛک مطلب گوٚو کہِ اگر ہسا اِنسان خبر کوٗتاہ لایق تہِ آسہِ سُہ ہیٚکہِ أکِس رۄپیہِ پٮ۪ٹھ بِزنیٚس کٔرِتھ تَمہِ کھۄتہٕ گَژھہِ آسُن دیٚماغ بیٚیہِ گَژھہِ آسُن اَکھ سیٚٹ اَپ ییٚمہِ یُس ہَسا اسہِ بِزنیٚس کرنَس منٛز چھُ وارِیاہ زیادٕ مدد کَران